ہیٚلو اَسَلامُ علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ صحت چھُو حظ ٹھیٖک عارِفہٕ جان چھُ حظ کَتھ کران اَچھا تُہۍ چھُو شاپسٕے پٮ۪ٹھ حظ اَسہِ اوس بوٗٹھ اَکھ حظ ضروٗرت بوٗٹھ ٲسۍ اَسہِ ضروٗرت مگر یہِ چھُنہٕ اورٕ حظ سٲنِس عَلاقَس منٛز چھُنہٕ یہِ بَنانٕے تہٕ اَسہِ بوٗز سٲری چھِ اَسہِ وَنان کہِ یہِ بَنہِ فَلٲنۍ شاپَس پٮ۪ٹھ یہِ چھا حظ ایٚویلیبُل تۄہہِ دُکانَس پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھِ حظ ٹھیٖک کَلَر وَلر چھِ حظ ایٚویلیبُل اَتھ زٕ ژور اَتھ اَہَن حظ یہِ کَتہِ پٮ۪ٹھ حظ چھُ گژھان رینٛج کَتہِ پٮ۪ٹھ چھُ گژھان سِٹارٹ اَتھ کوٚت تام سایِز چھِ حظ سٲری ایٚویلیبُل کتھ گوٚو بَنہِ اِنشاء اللہ ٹایم نیرسہٕ پَتہٕ ٹھیٖک اَہَن حظ آ ٹھیٖک ٹھیٖک ٹھیٖک شاپَس کیٛاہ دُکانَس کیٛاہ ٹایمِنٛگ چھَو تۄہہِ روزان حظ گوٚو ٹھیٖک تیٚلہِ چھُ ٹھیٖک آ اہن حظ وۅنۍ بہٕ کَرہو تۄہہِ فون تہٕ بہٕ واتہٕ شاپَس پٮ۪ٹھ تُہۍ ؤنِو مےٚ اَکہِ برابر مےٚ کوٚت چھُ یُن اَدٕ حظ ٹھیٖک حظ چھُ او کے اَسلامُ علیکُم